مطلب مےٚ چھِ ساوتھ انڈین حیدرآباد بریانی یتھ زن أسۍ ونان یۄس ساوتھ انڈینٕکۍ چھِ کھٮ۪وان مطلب مےٚ چھُ سُہ واریاہ زیادٕ پسنٛد تِکیازِ کہِ تتھ چھِ واریاہ ویرایٚٹیز آسان تتھ چھِ واریاہ قسمٕکۍ مسالہٕ آسان ترٲوتھ تتھ چھِ واریاہ زیادٕ مزٕ آسان مطلب انسانس چھُ ٲس میٹھان تمہِ سۭتۍ انسان چھُ دپان اکہِ لٹہِ کھٮ۪مہٕ ہا دپان چھُ زٕ بہٕ کھیمہٕ ہا بار بار یۄس تتھ سۄ تیز پٔتی چھِ آسان ترٲوِتھ بییٚہِ چھُس مرٕژ آسان ترٲوِتھ مےٚ چھُ سُہ زیادٕ واریاہ زیادِٕ پسنٛد باقٕے بریانین منٛز چھنہٕ زیادٕ تیز پٔتی آسان استعمال گٔمٕژ کینٛہہ مطلب اتھ منٛز چھِ تِم تِم مسالٕکۍ قسم استعمال گژھان زٕ تِم چھنہٕ باقی ین بریانین منٛز گژھان کینٛہہ اتھ منٛز چھُ تیٖل تہِ آسان میڈیم سایزس منٛز مطلب کہِ امہِ سۭتۍ چھنہٕ انسانس آزار تہِ واتان کینٛہہ اڑٮ۪ن بریانین چھُ تیٖل آسان کم تتھ چھُنہٕ مزٕ یِوان اتھ چھُنہٕ تیٖل زیادٕ آسان نہٕ کینٛہہ اتھ چھُ آسان میٖڈیمس منٛز او کِنۍ چھُ مےٚ یہِ بریانی زِ خۄش گژھان مطلب کہِ ساوتھ انڈین کھین